مےٚ چھُ اَکھ اوس مےٚ اوٚنمُت اَکھ پَڑ اَکھ یَتھ زَنہٕ ہیمَر چھِ وَنان انگریٖزی پٲٹھۍ سُہ اوس مےٚ اوٚنمُت لگ بگ آز برٛونٛٹھ پانٛژھ دَہ رٮ۪تھ مگر سُہ باسیو مےٚ واریاہ اصٕل تِکیٛازِ تٔمۍ دِژ مےٚ واریاہ زیادٕ کٲم أسۍ ٲسۍ یہِ مےٚ اوس پِتٕر مکانہٕ ہناوان اور تَتھ مکانہٕ نَہاونَس دوران آو سُہ واریاہ زیادٕ بکار سُہ اوس نہٕ باسان زیادٕ وَزَن اوس نہٕ تَتھ کِہیٖنۍ تہِ مگر تَتھ اوس یُس زَنہٕ تَتھ دَن اوس پٔتۍ کِنۍ کٔرِتھ تھپھ ٲسۍ تہٕ بیٚیہِ اوس سُہ پٕلین سُہ اوس برابر ٹاس رٹان اگر سُہ سیٖمٹَس یا باقِیَس ترٛاوہا ٹاس سُہ اوس برابر ٹاس رٹان سُہ اوس نہٕ ڈَلان کیٚنہہ سُہ اوس نہٕ واپَس یِوان کیٚنہہ تَوَے موٗجوٗب آو مےٚ سُہ واریاہ پسنٛد سُہ یۄس اَسہِ سِلیب نَہنٲو پھاٹنٲو مےٚ باسان سۄ پھاٹنٲو اَسہِ سٲرٕے تَمہِ پَڑٕ سۭتۍ تَتھ اوس نہٕ تیوٗت زیادٕ وَزَن کیٚنہہ زِ اِنسان ہیٚکہِ ہاوٕے نہٕ نہ اوس تَتھ تیوٗت ہَلکہٕ وَزَن زِ تَمہِ سۭتۍ گژھِ ہے نہٕ اَثرٕے کُنہِ چیٖزَس تَوٕ موٗجوٗب آو مےٚ سُہ واریاہ پسنٛد سَہَل اوس سُہ تُلُن ترٛاوُن تہِ اور سُہ اوس بِلکُل استعمال اصٕل یِوان کرنہٕ تِکیٛازِ سُہ اوس تَمہِ آیہِ بنٲوِتھ تَتھ ٲس تَھپھ باقٕے چیٖز بنٲیِتھ تِم ٲسۍ تھوڑا زٲیِج پہَنۍ تھپھ ٲسۍ تَتھ بنٲیِتھ تَمہِ سۭتۍ ٲسۍ اِنسانَس اَصٕل زور پھاوان تہٕ تَمہِ سۭتۍ اوس سُہ ہٮ۪کان اصٕل کٲم دۄہَس کٔرِتھ اَکھ اوس اِنسان واریاہ زیادٕ کٲم تہِ کران بیٚیہِ ٲسۍ نہٕ تیٖژ تھکاوَٹ گژھان اِنسانَس محسوٗس کِہیٖنۍ تہِ تَمہِ پَتہٕ وَنو بہٕ تۄہہِ بیٛاکھ چیٖز یُس زَنہٕ یہِ پَڑ اوس اَتھ اوس لگ بگ ڈاے کِلوٗ وَزَن تہٕ یُس زَنہٕ بہٕ وٕچھان اوسُس بازٕرَس منٛز اَنے مےٚ کوٚر یہِ آن لاینٕے یہِ پَڑ آڈَرٕے یہِ ووت مےٚ گَرَے مےٚ پیوٚو نہٕ اَمہِ خٲطرٕ بازرَس نَژُن کیٚنہہ تہٕ یہِ ووت مےٚ گَرَے مےٚ بَچے تِم پونٛسہٕ تہِ یِم مےٚ بازرَس کِراے یا باقٕے چیٖز لَگِہ ہا یا ژھانٛڈُن اوسُم پَتہٕ کیٛاہ مِلہِ ہا کیٛاہ نہٕ مِلہِ ہیو حتاکہِ مےٚ بوٗز اِتہِ یۄس زَن بازٕرَس منٛز اَمِچ ریٹ چھِ سۄ چھےٚ تھوڑا درٛوٚج تہٕ بیٚیہِ چھُنہٕ یہِ اَمی کالٹۍ ہُنٛد پَڑ تَتہِ مِلان کِہیٖنۍ تہِ اَمہِ وَجہ سۭتۍ باسیو مےٚ یہِ اوس واریاہ اَصٕل چیٖز اَمہِ کِس اَننَس پٮ۪ٹھ باسیو مےٚ زِ أمۍ دیُت مےٚ فٲہِدٕ تہٕ نہ کہِ گوٚو مےٚ اَمہِ سۭتۍ کانٛہہ نۄقصان اس لیے اگر بیٚیہِ تہِ کانٛہہ اِنسان ییٚژھِ اَنُن یہِ چھُ اَصٕل چیٖز یہِ اوس مےٚ اٮ۪مازانَس پٮ۪ٹھ اوٚنمُت تَتہِ ہیٚکِو سُہ وٕچھِتھ أنِتھ اور اَتھ چھُ وَقتاً فَوقتاً آسان ڈِسکاوُنٛٹ تہِ مےٚ تہِ اوٚن یہِ پانہٕ ڈِسکاوُٹَس پٮ۪ٹھٕے